اَلحَمدُلِلہ سٲنِس بانٛڈی پوراہَس مَنٛز تہِ چھِ وار وار تَرقی یِوان یِمَن ڈِوا یِمن ڈِپاٹمنٹن مَنٛز سوشَل ویٚلفیر چھُ ایٚجُکیشَن ہیٚلٕتھ کیر پاورٹی رِڈَکشَن وومیٚنٕز ایٚمپاوَرمنٹ یِمَن مَنٛز تہِ چھِ یِمَن مَنٛز تہِ لٔج وار وار ینۍ یہِ ڈِوَلپمنٹ تہٕ ایٚم جی نَریگا چھِ مَہاتما گانٛدی نیشنَل روٗرَل ایٚمپلایمیٚنٹ گانٹی ایٚکٹہٕ امہِ تَحَت یِمہ سانیٚن گامَن مَنٛز یَپٲر یَپٲر ناے روڑ آسہِ تَپٲر تَپٲر چھِ یِوان سُہ باجِر وَغیرہ تراونہٕ تَتھ چھ یِوان سُہ روڑ تراونہٕ تمہِ خٲطرٕ یِم زَن گامِک لُکھ چھِ آسان تِمَن چھِ آسٲنی گَژھان تِمَن چھِ نہٕ تیٖتۍ مُشکِلات یِوان کِہِنۍ وَندَن مَنٛز چھُ زیادٕ مُشکِل گَژھان ییٚلہِ شیٖن چھُ پیٚوان یا روٗد وَغیرہ تِم ساتہٕ چھُ مُشکِل گَژھان تَوے یُس چھُ ایٚم جی نَریگا چھُ تہٕ سُہ چھُ امہ خٲطرٕ اکھ بیٚٹَر اوپشَن تہٕ تمہِ سۭتۍ چھِ تِمَن واریاہ زیادٕ آسٲنی گَژھان